وعلیکُم سلام اَہَن حظ آ تُہۍ کٕم چھِو اَہَن حظ تۄہہِ کیٛاہ چھُو بَچَس ناو تُہۍ کَتہِ پٮ۪ٹھٕ چھِو اچھا یِم اِوٮ۪نٹ یہِ گژھُن کھو کھو چھِ گژھَن وول کَبَڑی چھِ گژھَن وول ٹَگ آف وار چھِ گژھَن وول تہٕ اوٚم چھِ اَسہِ گَژھِ فِلحال سکوٗل لیٚولہِ پٮ۪ٹھ یُس یُس اَسہِ سِلیٚکٹ گژھِ سُہ گژھِ پَتہٕ ڈِسٹرک لیٚولہِ پٮ۪ٹھ یُس ڈِسٹرک لیٚولہِ پٮ۪ٹھ گژھِ سُہ گژھِ نٮ۪شنَل لیٚولہِ پٮ۪ٹھ یہِ چھ کٲلِکیت شراہمہِ پٮ۪ٹھ گژھَن وول اَہَن حظ اَتھ چھِنہٕ پراسٮ۪جر کِہیٖنۍ اتھ چھُ سیٚود یُن سکوٗل اَتہِ لَگَن ٹرایلز سیٚود تہٕ پَتہٕ یُس تہِ پی ایسس اَسہِ آسہِ تہٕ سُہ کَرِ بَچَن سِلیکٹ تہٕ تِم گژھَن پَتہٕ ڈِسٹرک لیولہِ پٮ۪ٹھ سِلیکٹ ٲں نہ نہ اَسہِ کیٚنہہ اَسہِ چھِ سیٚودُے بَچَس ناو لیکھناوُن یی صُبحٲے بَچہٕ تُہُنٛد آسہِ سُہ لیکھناوِ ناو تہٕ باقٕے یِم نفر تہٕ آسہِ شرواہمہِ چھِ اَسہِ تہٕ یِم ٹرایلہٕ وایلہٕ گژھَن سُہ ہیٚکہِ یِتھ یہِ آسہِ صُبحٲے ساڑٕ نَو بجے اٮ۪سَمبٕلی لَگہِ نہٕ یِمَن امہِ دۄہ کِہیٖنۍ ییٚمہِ دۄہ ٹرایِل آسہِ تہٕ دہ بَجے پٮ۪ٹھ گژھِ شروٗع آ اَسہِ چھِ نہٕ یُس سِلیکٹ گژھِ تٔمۍ سٕے چھِ ریجسٹریشَن فیٖس بَرُن پَتہٕ سُہ لَگہِ تمہِ پَتہٕ پاے کوتاہ آسہِ بَرُن یُس سِلیکٹ گژھِ تمہِ پَتہٕ لَگہِ سُہ پاے اَہَن حظ کھو کھو گژھِ کَبَڈی گژھِ ٹگ آف وار گژھِ کِرکَٹ گژھِ نہ نہ اَکی دۄہ کَتہِ گژھِ یہِ سورُے یہِ کَتہِ مۄکلہِ اَکی دۄہ اَتھ لَگہِ زٕ ژور دۄہ یہِ آسہِ صُبحٲے یہِ بَچہٕ تُہٕنٛد یہِ کَرِ سورُے تَتہِ آسہِ یہِ امیُک یہِ ڈیٹ شیٖٹ لٲگِتھ کمہِ دۄہ کیٛاہ گژھِ

سۄ اوس پَنٛنِس سکوٗل ٹایِمَس واتہِ سُہ سکوٗل اَہَن سا یوٗنِفارَم ہا چھِ کَمٛپَلسری سُہ ہٮ۪کہِ پَتہٕ بیگس منٛز أنِتھ پَتہٕ گژھِ سکوٗل چینج وِدآوُٹ سکوٗل یوٗنِفارَم گژھِ نہٕ اٮ۪لو کِہیٖنۍ تِنہٕ